ہٮ۪لو السلام علیکُم ٹھیٖک چھُو حظ اَوا ٹھیٖک تُہۍ چھُوا ٹھیٖکٕے اہن حظ تۄہہِ کیٛاہ چھُو ناو ییٚتہِ چھُنا مےٚ واریاہ آرڈَر یِوان اَمہِ موٗجوٗبَن چھُنہٕ مےٚ ناو روزان واریاہن ہُنٛد یاد کیٚنٛہہ آچھا تہٕ آچھا تۄہہِ کوتاہ اوسوٕ ضوٚرَتھ اَہن حظ تۄہہِ تۄہہِ مےٚ چھِ پَتہٕے تۄہہِ اوسوٕ آرڈر دیُتمُت تہٕ وَ وۄنۍ کٲتیٛاہ چھُو تُہۍ ضوٚرَتھ آچھا مےٚ دوٚپ تَتھ تہِ چھِنا مطلب مُختلِف ریٹ چھِ آسان ییٚلہِ تُہۍ تُہۍ دِیِو گۄڈٕ نظر ییٚلہِ تۄہہِ أسۍ سوزہو ییٚلہِ تۄہہِ ہُہ ییٖنو تہٕ گۄڈنٮ۪تھ وٕچھتو تُہۍ دَہہِ ساسہِ تہِ چھُ مَن گژھن ٲٹھِ ساسہِ تہِ چھُ مَن گژھان تَمی حِساب چھِ أسۍ پَتہٕ گژھان اگر تۄہہِ اَکھ من آسِوٕ ضوٚرَتھ سُہ گژھِ دَہہِ ساسہِ تہِ تَمہِ علاوٕ چھِ أسۍ أسۍ چھِ یہِ مطلب اَسہِ چھِ یِہوٚے کاربارٕے أسۍ چھِ تَمہِ علاوٕ چھِ اَسہِ یہِ ڈرٛاے فرٛوٗٹ تہِ آسَن کٕنُن یہِ کِشمِش کاجوٗ بادَم کھٔلۍ وادَم کھٔلۍ سورُے چھُ اَسہِ نِش اگر تۄہہِ بیٚیہِ تہِ ضوٚرَتھ آسِوٕ کیٚنٛہہ آچھا کیٚنٛہہ چھُنہٕ پَرواے تہٕ تُہۍ ییٖزیو گۄڈٕ وٕچھِو تُہۍ کَمہِ آیہِ چھِ تہٕ پَتہٕ ہیٚکِو تُہۍ مطلب پَتہٕ ہیٚکہٕ بہٕ تُہُنٛد آرڈَر واتنٲیِتھ تۄہہِ تام تۄہہِ کَتھ کِتھ چھِو یِم ڈُنۍ آچھا آ چھِ اَتھ واریاہ لاگَتھ لَگان مےٚ تہِ چھِ اَتھ گۄڈٕ واریاہ لاگَتھ لَگان مٔہنی لاگان چھانٛنَس پَتہٕ وَٹنَس پَتہٕ پٮ۪وان گۄلہٕ کَڑٕنۍ پَتہٕ پٮ۪وان ہۄکھناوٕنۍ مےٚ تہِ ما چھِ یِتھَے پٲنٛٹھۍ یِم تِم چھِ تَمی حِساب پَتہٕ تِمَن ریٹ تہِ گژھان ڈۄنٮ۪ن مال حظ چھُ مےٚ صاف یِوان تَمہِ علاوٕ کیٛاہ چھُو تۄہہِ بیٚیہِ ضوٚرَتھ ڈُنٮ۪و علاوٕ سُہ آرڈر واتناو بہٕ تۄہہِ تامۍ یُس تۄہہِ کوٚرمُت چھُو چاہے تُہۍ مَن آسِنو ضوٚرَتھ یا زٕ مَن آسِنو ضوٚرَتھ تَمہِ علاوٕ اگر تۄہہِ ڈرٛاے فرٛوٗٹ آسِوٕ کیٚنٛہہ ضوٚرَتھ کِشمِش آسِوٕ ضوٚرَتھ کاجوٗ آسِوٕ ضوٚرَتھ سُہ تہِ چھُ مےٚ تام بہٕ ہٮ۪کہٕ سُہ آرڈَر تہِ تۄہہِ تام واتنٲیِتھ اگر تُہۍ آرڈر تَتھ تہِ ہیٚکِو کٔرِتھ تۄہہِ کوتاہ چھُو ضوٚرَتھ کیٛاہ چھُو ضوٚرَتھ بہٕ ہٮ۪کہٕ سُہ تہِ واتنٲیِتھ تۄہہِ تام دۄیہِ ہَتھِ بَنِوٕ تۄہہِ دۄیہِ ہَتھِ بَنِوٕ تۄہہِ ڈۄنۍ کِلوٗ گوٚو ساسہِ گوٚو یہِ پانٛژھ کِلوٗ دۄیہِ ساسہِ بَنِنو تۄہہِ دَہ کِلوٗ تۄہہِ اوسوٕ نا بیٚیہِ ووٚنمُت پانٛژھ پانٛژھ کِلوٗ تھٲیزیو یِم پیکٕڈ لِفاپَن بٔرِتھ سُہ واتہِ تۄہہِ تامۍ تہٕ بیٚیہِ تَمہِ علاوٕ آسِوٕ تۄہہِ بیٚیہِ اگر تُہۍ کِشمِش آسِوٕ ضوٚرَتھ کاجوٗ آسِوٕ ضوٚرَتھ تُہۍ ؤنۍزیو اَسہِ تُہۍ کٔرۍزیو مےٚ فون تُہۍ ؤنۍزیو تۄہہِ کوتاہ چھُو ضوٚرَتھ تہٕ بہٕ واتناو تۄہہِ نِش سُہ پتہٕ سُہ وٕچھو پَتہٕ تَمی ساتہٕ سُہ وٕچھو پَتہٕ تَمی ساتہٕ مےٚ کَتہِ چھیڑوٕ تۄہہِ گۄڈٕنٮ۪تھ پونٛسہٕ گۄڈٕنٮ۪تھ گژھِوٕ تۄہہِ مال رُت آسُن پَتہٕ ہٮ۪کہٕ بہٕ تۄہہِ ٹایِم پَتہٕ چھُو تۄہہِ پونٛسہٕ دِنۍ بیٚیہِ چھِ مےٚ ییٚتے اِسلام بادَے چھِ مےٚ یہِ دُکان تہٕ تُہۍ ہیٚکِو اور یِتھ تہٕ تیٚلہِ کٔرۍزیو مےٚ فون تَمہِ دۄہ ییٚمہِ ساتہٕ تُہۍ ؤسِو آرڈر چھُو تۄہہِ اگر تُہۍ پگاہ تہِ یِیِو تۄہہِ چھُو آسِوٕ آرڈر تَیار تہٕ تُہۍ ؤسۍزیو تہٕ ییٚلہِ تُہۍ باسِوٕ تَتٮ۪ن ٹھیٖک آچھا آچھا آچھا تُلِو بِہِو خۄدایَس حَوال تیٚلہِ کٔرۍزیو فون